ؤنکیٚن اگر تُہۍ مےٚ ؤنیُو ؤنکیٚن کٔم نوزٕ چھِ گۄڈٕنِچ وَنہٕ ہَو تۄہہِ بہٕ موروقو یُس زَنہِ چھِ اَٮ۪فَریٖکہ کَنٹِنٮ۪ٹَس منٛز یِوان اَکھ مُلُک تَتہِ گوٚو راتھ راتھٕے زٕ دۄہ برونٛٹھ بُنُل اور تَتھ منٛز موٗدۍ لَگ بَگ واریاہ لُکھ اَکھ ساس لُکھ لَگ بَگ موٗد تَتھ منٛز اور خدشات چھِ زِ تَتہِ ہسا چھِ ؤنۍ پَنٛداہ شڑاہ شیٚتھ نفر یِم زَنہٕ واریاہ زیادٕ سیٖرَس چھِ بیٚیہِ چھِ ہِنٛدُستانَس منٛز کَتھ چلان زِ یُس زَنہٕ أسۍ وَنان چھِ اِنٛڈِیا اِنٛڈیا ہسا بَدلاوَو أسۍ اَتھ ہسا تھاوَو أسۍ کَنٛٹری ناو سیٚودٕے بھارَت نہٕ کہ اِنٛڈِیا یہِ چھُ بیاکھ چیٖز یُس آز واریاہ اِنٛٹرشٹِنٛگ چھُ بیاکھ چیٖز چھُ ؤنکیٚن چھُ ہِنٛدُستان واریاہ زیادٕ کٲم کران اےٚ آیَس پٮ۪ٹھ اے آے مطلب آٹِفِشَل اِنٛٹٮ۪لِجَنٕس تہٕ اَتھ پٮ۪ٹھ چھِ واریاہ زیادٕ گورمنٛٹ کٲم کران ترٛیِم کَتھ گٕے زٕ ساس ژۄوُہَس منٛز یہِ چھِ لاسٹ ؤری ییٚمہِ حکوٗمَتُک یہِ چھِ مَکلَن واجِنۍ اور جلدی بَنہِ ییٚتہِ نٕۄے حکوٗمَت ژوٗرِم کَتھ چھِ بیٚیہِ یہِ اَکھ زِ ؤنکیٚن چھِ واریاہ زیادٕ ہِنٛدُستانَس منٛز دروٚجَر اِنٛفِلیشَن چھِ پیٖکَس پٮ۪ٹھ یُس زَنہٕ گورمنٛٹَس خٲطرٕ واریاہ بوٚڈ چَلینج چھِ اِتھٕے پٲٹھۍ چھِ اَن ایمپٕلمیٚنٹ سُتہِ چھِ واریاہ بوٚڈ چَلینج